اَگر أسۍ کَتھ کَرو شوٗٹنٛگ سِٹارٕچ بِلکُل مےٚ چھُ پَنٕنہِ لایفہِ منٛز اَکہِ دویہِ دوہ وٕچھمُت شوٗٹنٛگ سِٹار تہٕ یُس یہِ ایٚکسپِریٚنَس مےٚ اَمِچ روٗز تِکیٚازِییٚلہِ مےٚ گۄڈٕنِچ لَٹہِ وٕچھِ یہِ شوٗٹنٛگ سِٹار بہٕ گوٚوُس واریاہ زیادٕ خۄش تہٕ أسۍ چھِ وَنان سِٹارَس کٲشِر پٲٹھۍ تارُک تہٕ أسۍ چھِ وَنان تا اسی لیے شوٗٹنٛگ سِٹار وٕچھان چھِ أسۍ چھِ وَنان تَتھ تارُک چھُ پَکان یا تَرُک چھُ ژَلان تہٕ أسۍ ٲسۍ ییٚلہِ مےٚ سُہ تارُک وُچھ تہٕ تھٲو تَتھ کَنٹِنو نظر سُہ اوس باسان یہِ چھُ پَکان ٹریٚول کَران مَگر واریاہ تیز اوس پَکان سُہ تہٕ پَتہٕ گوٚو سُہ اَچانَک غٲب یِژھ ایٚکسپِریٚنَس روٗز سۄ ٲسۍ یہِ زِ بہٕ گوٚوُس واریاہ زیادٕ خۄش تِکیٚازِ مےٚ اوس نہٕ زنٛدگی منٛز اَمہِ برونٛٹھ یُتھ کانٛہہ چیٖزا زٕہنۍ ایٚکسپَریٚنَس کورمُت تہٕ تَمہِ دوہ وٕچھ مےٚ گۄڈٕنِچ لَٹہِ تارُک اس لیے ہٮ۪کہٕ بہٕ ؤنِتھ بہٕ گوٚوُس تَمہِ ساتہٕ واریاہ خۄش تہٕ مےٚ سۭتۍ سۭتۍ ٲسۍ بییہِ تہِ مےٚ سۭتۍ زٕ ژور فریٚنٛڈ میٲنۍ تِم تہِ ٲسۍ میٚیہِ نَش تِم تہِ گے واریاہ زیادٕ خۄش تہٕ أسۍ ٲسۍ سٲری یِکہٕ وَٹے أکِس گرُپَس منٛز بَہتھ ییٚلہِ اَسہِ اچانَک نظر پیٚیہِ آسمانَس کُن اَتہِ وٕچھ اَسہِ تارُک آسمانَن چھُ شوٗٹنٛگ سِٹار اَسہِ وٕچھ یہِ پَکان تہٕ اَسہِ دِژ کرٛٮ۪کہٕ أسۍ گے واریاہ زیادٕ خۄش تہٕ اَگر أسۍ کَتھ کَرو وِش ہٕنٛز تہٕ کَشمیٖرَس منٛز اَگر أسۍ کَتھ کَرو ییٚتہِ چھِنہٕ زیادٕ اتھ چیٖزَس پٮ۪ٹھ بروسہٕ کَران کیٚنٛہہ کہِ اَگر أسۍ شوٗٹنٛگ سِٹار وٕچھو یا أسۍ چھِ وَنان کاشِر پٲتھۍ ژلوُن تارُک وُچھو تہٕ یہِ تارُک وٕچھوون پَکان یا ٹرؤل کَران پَتہٕ منٛگوو کانٛہہ وِش یہِ یِہِج ریٚواج چھُ نہٕ کٔشیٖر منٛز بَلکُل تہِ کیٚنٛہۍ یہِ چیٖز چھُ نہٕ کَران اَسہِ کیٚنٛہہ اَلبتہ اَسہِ چھُ وٕچھمُت فلمَن منٛز یا سیٖریل یا ڈریما یِمن منٛز چھُ اَسہِ وٕچھمُت ییٚلہِ تہِ کُنہِ ساتہٕ تارُک چھُ پیٚوان تہٕ وِش چھُ یِوان منٛگنہٕ مَگر کٔشیٖر منٛز چھُ نہٕ زیادٕ یہِ چیٖز یِوان کَرنہٕ کیٚنٛہہ تہٕ اَگر یہِ کٔشیٖر منٛز یِوان اَسہِ ہا یہِ چیٖز کَرنہٕ وِش آسہِ ہا یِوان منٛگنہٕ ییٚلہِ اِنسان تارُک وٕچھِ ہا تہٕ بِلکُل بہٕ منٛگہٕ ہا وش تِکیٚازِ تَتھ ٹایَمس منٛز اوس بہٕ پران ٹیٚنٛتھ کَلاسَس تہٕ اَگر مےٚ ملہِ ہا موقع وِش منٛگنُک یا اَگر یہِ آسہِ ہا ییٚتہِ اَمہِ برونٛٹھ مےٚ بوٗزمُت کہِ اَگر یہِ تارُک اِنسان وٕچھِ تہٕ اَتھ چھُ پیٚوان وِش منٛگُن اَگر مےٚ یہِ پانہٕ آسہِ ہا بوٗزمُت یہِ اَمہِ برٛونٛٹھ بِلکُل بہٕ منٛگہ ہا تَمہِ ساتہٕ وِش تہٕ میٲنۍ وِش آسہِ ہا یِہَے کہِ بہٕ گوٚژُس ٹیٚنٛتھ کِلیٚر کَرُن اصلو اَصٕلیٚو مارکٔسو سۭتۍ مَگر کٔشیٖر منٛز چھُ نہٕ یہِ ریٚواج کیٚنٛہہ یا کٔشیٖر منٛز یِم سٲنۍ زِٹھ چھِ